السَلامُ علیکُم یِم چھِ اِشتیاق احمد آ اَسہِ چھِ سَمارا وَنان بالکل سرینگرٕ پٮ۪ٹھ اَسہِ آو سرینگر راج باغ ہاں سَر تہٕ اَسہِ کٔرمٕژ صُبحس اوبَر بُک صُبحس سَتھ بَجے اَسہِ چھِ اِیَرپورٹ گژھُن اَسہِ چھِ فٕلایٹ دوٗنہٕ ٲٹھ تہٕ تُہۍ ؤنۍتو اَسہِ تُہۍ وٲتوٕ ٹایمَس پٮ۪ٹھ بَرابَر مہربٲنی کٔرِتھ اگر تُہۍ دَہ مِنَٹ سُلے تہِ وٲتِو سُہ روزِ ہا جان تِکیٛازِ اَسہِ لَگہِ تَتہِ پَتہٕ چَکِنٛگ کَرنَس تہِ تھوڑا وَقت چلو چلو شُکریہ أسۍ تہِ روزو سُلے پَہمَتھ تیار تُہۍ کٔرزیو کوٗشِش ٹایمہٕ برونٛٹھَے واتنَس دَہ پنٛداہ مِنَٹ شُکریہ سَر اَدٕ حظ شُکریہ السَلامُ علیکُم